یُس یہِ کٲشِر کۄلہِ گاڈ چھِ یہِ چھِ سٲنِس علاقَس منٛز واریاہ زیادٕ یِوان رَٹنہٕ بیٚیہِ أتھی آسان ساروی کھۄتہٕ زیادٕ ڈِمانٛڈ یُس یہِ کٲشِر کۄلہِ گاڈِ چھِ بہٕ ہَسا چھُس سُے رَٹان زیادٕ پَہَم پنٛنی کٲشِر کۄلہِ گاڈٕ یُس اَمیُک یہِ ریٹ چھِ اَتھ چھِ گژھان مختلف ریٹ سَتھ ہَتھ رَپیہِ ٲٹھ شیٚتھ رَپیہِ کِلوٗ گژھان نَو شَتھ رَپیہِ بَہہ شیٚتھ تانۍ تہِ چھِ اَتھ کِلوٗ گژھان یُس یہِ کٲشِر کۄلہِ گاڈ چھِ اَتھ حظ چھِ واریاہ زیادٕ ڈِمانٛڈ سٲنِس مارکیٹَس منٛز